آ اَسلام وعلیکُم ہے تُہۍ ؤنۍتَو مےٚ تُہۍ چھِو ییٚمہِ سکوٗل پیٚٹھ چھِو حظ سَر أسۍ یِتھٕ کٔنۍ اسہِ ٲسۍ بَچہٕ اَکھ حظ پَران أمِس چھُ تھوڑا اِنٹرٛسٹہٕ لیٚوٕل کَمٕے یہِ چھُنہٕ تَمےَ پَران کِہیٖنٛۍ تٔمِس کیٛاہ رییٖزَن وَجہ کیٛاہ چھُ گَژھان یہِ پَنٕنۍ کِنۍ چھِ أسۍ أمِس گَرِ واریاہ محنَت کَران یہِ کیٛاز چھُنہٕ ہیٚکان تھوڑا یہِ گٔژھِتھ کِہیٖنٛۍ اِمپرٛوٗ کیٛاز نہٕ أمِس گَژھان أمِس کیٛاہ وَجہ چھُ پیریٚنٛٹَس چھُ ناو غلام رسوٗل عبدُل مجیٖد

عادِل

راجا

چلو ٹھیٖک حظ چھُ یہِ تۅہہِ مَشوَر ووٚنوٕ تہٕ تی گَژھِ بیٚہتر چلو شُکریہِ أسۍ کرو گَرِ تہِ مَشوَر باقٕے لوٗکن آ أسۍ حَظ کَرو یہِ گَرِکیٚن سۭتۍ تہِ کرو مَشوَر وُچھو کیٛاہ مَشوَرٕ یی تۅہہِ